یُس پُلیٖس چھِ سۄ چھ کُپوارہ ڈِسٹرک منٛز واریاہ زِیادٕ اصِل کٲم کران مگر یِمن پزٕ تھوڑا بیٚیہِ اِمپروٗ کرُن مطلب یِم چھِ اصل پٲٹھۍ ہیٚکان کرٛیم ورٛایِم مطلب بَچٲیِتھ کرٚایمہٕ نِش مگر یِمن پزِ بیٚیہِ تھوڑا کٲم کرٕنۍ تاکہِ یِمن پزِ لُکن کوسیلنگ کرٕنۍ تاکہِ لُکھ سمجن کہِ کیاہ چھ غَلط تہٕ کیاہ چھِ صحیح یِمن پزن آرگینایز کرٕنۍ پروگرامٕز ڈفرینٹ کونسلنگ سیٚشَنٕز پزن آرگینایز کرٕنۍ تاکہِ لُکھ وٕچھن غَلط کیاہ چھُ صحیح کیاہ چھُ تہٕ بہٕ یُس یوٗتھ چھ یوٗتھ چھُ زِیادٕ پروڈیکٹ کران تاکہِ تِکیازِ یوٗتھ چھِ مین کَمپونیٹ یُس کرٛایم چھُ کران ییٚمِس پیٹھ زِیادٕ اِفیٚکٹ چھ آسان